چاروٲے چھِ أسۍ نٔوراوان ادٕ چہُ اَسہِ فٲیِدٕ نیران ییلہِ گاو چھِ گاو چھِ آسان داند چھِ آسان یہِ گاو چھِ دِوان اسہِ یہِ ہسا یہِ دۄد أسۍ چھِ امس گاسہِ انان یہِ چھِ دِوان دۄد بییہِ چھِ کوٚش انان کھٔج پھل انان یہِ چھ أسۍ تراوان ٹٹجہِ منٛز یہِ چھِ یہِ ہسا یہِ دۄد دِوان اکھ چھِ أسۍ پانس کھیوان بییہِ چھِ أسۍ کٕنان امس گٲو چھُ بنان کوٚش تہِ کوٚم تہِ تہ کھٔج پھل تہِ اگر ہُہ داند چھُ آسان سہُ داند تہِ چھن أسۍ رچھان کران ٹھیک پٲٹھۍ پتہٕ چھن کٕنان تہٕ تتہِ چھِ پونسہٕ یوان ماز نیرکن چھِ پونسہِ یوان تِم پونسہِ تہِ چھِ لگان گرس بییہِ چھِ أسۍ زمیٖنس بییہِ چھِ یہ ہسا یہِ یہِ دۄد اَتھ یہِ دۄد أسۍ چھن أسۍ گٲو ہیوان پتہٕ چھِ أسۍ پننۍ ہن یۄس آسہِ سۄ چھِ أسۍ کارن تتھ چھِ ۂر لگان سۄ ۂر چھِ أسۍ تُلان پتہٕ چھِ أسۍ مندان سۄ دانِہ سۭتۍ پتہٕ چھِ تتھ گیو بنان تتھ ہٕرِ تتھ چھِ ونان ہٕر تتھ چھُ گیٚو بنان سُہ چھِ أسۍ پتہٕ ژۄچٮ۪ن تراوان سُہ چھِ أسۍ پتہٕ یہِ ہسا یہِ گَرِ ژۄچٮ۪ن تراوان کاندرِ ہندۍ آسان کران تور نِوان چھِ کران استعمال یہِ بییہِ چھِ أسۍ تیٖر نوراوان تِم تیٖر چھِ أسۍ نوراوان اکھ چھِ أسۍ تَتہِ تیوٗر آسنہٕ سۭتۍ اکھ چھُ تٔمِس نیتَن چھُ سہُ آسان ییر لونُن تہٕ چھُ اکھ صُبحٲے بییہِ چھِ تم گُہہ کران چھِ أسۍ سُہ زمیٖنَس تراوان زمیٖنس چھِ تراوان تتھ زمیٖنس چھُ پٲدٲوار نیران تتھ چھُ بوجر گژھان یہِ گُہہ تتھ چھُ پٲدٲوار نیران ژونٹھۍ تہِ نیرنس ڈوٗنۍ تہِ نیرنس بادم تہِ نیرنس تہِ چھِ یہِ ہسا یہِ اَنان سُہ گُہہ أسۍ واپَس چھِ تراوان کۄکر چھِ نوراوان تم کۄکر چھِ یہِ ہسا یہِ ٹھوٗل تراوان تم ٹھوٗل چھِ کٕنان تہِ گرِ تہِ چھِ لگان کھٮ۪نس چینس کانہہ ژھَٹھ نٔزل چھُ کران کٲنسہِ بٲژَس اتے چھِ دپان رٔہن پھوٚل ترایو ٹھوٗلس تہٕ چھُ کۄکرَن ہُند سہُ فٲیِدٕ یمن تیٖرَن ہُند چھُ اکھ فٲیِدٕ چھِ تیٖر اَنان چھِ نوٚوراوان ؤرۍیس رچھہوکھ گرِ شیٚن ریٚتن رچھہوکھ گرِ تہٕ ترٛیٚن ریٚتن کھالہوکھ نیہِ پتہٕ چھِ أسۍ تور گژھان نیہِ چھِ گژھان پتہٕ نوٗن ہیتھ چھُ نِوان اکھ نفرا نوٗن تٔمس چھِ دِوان أسۍ سورے ییٚتہِ چاے چھس دِوان نوٗن چھس دِوان لیٚدر چھِ دِوان بٲدِیان چھِ دِوان